یِم کہِ بچہِ چھِ یِم چھِ زیادٕ تر فِری ٹایمَس منٛز بَڑٮ۪ن سۭتۍ گِںٛدان اَسان بیٚہوان أتی ہٮ۪وان وَدُن یِہٕنٛز زندگی چھِ آسان شُرۍ شُرۍ خیالَس منٛز یِژھٕے